وعلیکُم السلام السلام علیکُم اَہن حظ ٹھیٖک جِناب تُہۍ چھُو ٹھیٖک اَصٕل پٲٹھۍ شُکُر الحمدُ اللہ تُہۍ ؤنِو حظ تُہۍ چھِو نہ آز چھِ پٮ۪ٹھ گری گری آسان حظ جِناب اَہن حظ گژھُن حظ چھُ اَوا اَہن حظ تہِ چھِ پَیی

اَہن حظ ؤلِو کیٚنہہ چھُنہٕ أسۍ یِمو نہ حظ جلدی یِمو ییٚلہِ ہُہ سیٖزَن لَگہِ تہٕ یِمو أسۍ اَدٕ گۄڈٕنٮ۪تھٕے یِمو اَہن حظ اَہن حظ مٔہنِوۍ زٕ ژور نَفر یِمو أسۍ جِناب

ہے عٲش کرنہٕ عٲش کرنا اۭں اَوا اچھا اَہن حظ شٲہی کرناوَو کینٛہہ یِہُس تۄہہِ یِم گۄڈٕنٮ۪تھ چھِ تۄہہِ کوٚرُو وۄنۍ فون نہ حظ نہ بہٕ اَنہٕ پانَے سورُے سُہ سامان اَنہٕ بہٕ سورُے پانَے تہٕ اَلبتہ زٕ ژور نَفر یِمو أسۍ بوٗزوا تۄہہِ دوٚپمو زٕ ژور نَفر یِمو أسۍ سیُن ویُن تھٲیزیو تُہۍ مطلب أنِتھ کیٛاہ آسِوٕ تۄہہِ اَنُن چھُ نہ ٹھیٖک دۄہَس ہہ دۄہَس چھِ أسی یہِ کَہہ کَہہ شَتھ ہٮ۪وان کَہہ شَتھ ہٮ۪وان جِناب دۄہَس ہے تۄہہِ چھِو پَیی آز کِتھۍ حالات چھِ وۄنۍ آز چھِ یہِ ریٹ چھِ پٮ۪ٹھَے پٮ۪ٹھ دوٚپمو ریٹ چھِ پٮ۪ٹھَے پٮ۪ٹھ وۄنۍ مہ چھُ وۄنۍ یہِ چھِ وۄنۍ وۄنۍ چھِ ریٹ پٮ۪ٹھَے پٮ۪ٹھ وۄنۍ مہ چھُ مےٚ ہُہ یِہٕے ریٹٕے چھِ تۄہہِ ؤنۍتو بیٚیہِ اَگر تۄہہِ تۄہہِ کرنٲیتو مولوٗم تہِ ریٹ کۭژاہ چھِ حِناب نہ حظ وۄنۍ تیٚلہِ چھِ سُہ ہَے چھِ پَیی تُلِو کیٚنہہ چھُنہٕ تۄہہِ کرو أسۍ تٔتھۍ کرو پَتہٕ کیٚنہہ کَم نہ یہِ چھِ پَتہٕ پَیی تُلِو کیٚنہہ چھُنہٕ پَرواے ہے کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ کینٛہہ چھُنہٕ اَہن حظ ؤلِو کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ تُلِو تُلِو بِہِو رۄبَس حَوالہٕ